اگر أسۍ پَیٚسَنجَر بَسہِ منٛز کَرو ٹرٛوٕل بہٕ بَیٚہم وِنٛڈو سیٖٹ سۭتۍ تِکیازِ تمہِ ساتہٕ چھُ واریاہ زیادٕ اؠنجاے کَرنَس منٛز مَزٕ لَگان بیٚیہِ یِم سٲنۍ فرینٛڈٕز چھِ آسان تِم تہِ چھِ پرٛیٚفَر کَرُن وِنٛڈو سیٖٹ کُنُے بہُن تِکیازِ تَتھ منٛز چھُ واریاہ زیادٕ اؠنجاے یِوان کَرنہٕ بیٚیہِ تِم چیٖزَس یِم نہ اَسہِ پَتاہ چھِ آسان کینٛہہ أسۍ چھِ تِم تہِ وٕچھان تَتہِ تَتہِ چھُ واریاہ زیادٕ مَزٕ لَگان اَسہِ چھُ تَتہِ تازٕ ہوا یِوَان ییٚمہِ سۭتۍ أسۍ تازٕ چھِ گژھان اَسہِ چھِ واریاہ زیادٕ مَزٕ لگَان اؠنجاے چھِ کَران أسۍ چھِ پَنُن ٹایِم سُپؠنٛڈ کَران آرام سان ییٚمہِ سۭتۍ نہٕ اَسہِ کانٛہہ تکلیٖف یا کانٛہہ نۄقصان چھِ واتناوان کینٛہہ بیٚیہِ چھِ أسۍ پَننہِ سیفٹی ہُنٛد واریاہ زیادٕ خَیال تھاوان أسۍ چھِنہٕ نؠبَر اَتھٕ کَڑان أسۍ چھِنہٕ کَلَہٕ نؠبَر کَڑان شیٖشہٕ کِنۍ کینٛہہ ییٚمہِ سۭتۍ اَسہِ نۄقصان واتہِ سانہِ باڈی یا بَدَل کُنہِ أسۍ چھِ پَنٕنۍ ڈاکمؠنٛٹٕس سۭتۍ تھاوَان أسۍ چھِ پَنٕنۍ ترٛیٚش بوتَل سۭتۍ تھاوَان ییٚمہِ سۭتۍ نہٕ اَسہِ کینٛہہ پرابلِم گاڑِ منٛز گژھِ کینٛہہ بیٚیہِ تہِ چھِ واریاہ زیادٕ تِم سَیفٹی یِمَن ہُنٛد أسۍ واریاہ زیادٕ خیال چھِ تھاوَان تِکیازِ اگر بَسہِ منٛز کانٛہہ کینٛہہ چھُ کٲنٛسہِ چھُ گژھان یا اُلٹی چھِ کٲنٛسہِ یِوان تمہِ سۭتۍ چھِ أسۍ زیادٕ خیال تھاوان زِ کٲنٛسہِ گژھِ سانہِ سۭتۍ سانہِ سۭتۍ گژھِ نہٕ کٲنٛسہِ کینٛہہ تَکلیٖف واتُن یِم نِو جَنریشَنٕز چھِ تِمَن تہِ گژھِ واریاہ زیادٕ آسٲنی آسان یِم اولڈٕ اولڈٕ جَنریشَن چھِ تِمو تہِ چھِ یی کوٚرمُت اَسہِ تہِ پَزِ یہِ کَرنَس یہِ پرٛزَنٛٹ جَنریشَن چھِ یِمَن تہِ پَزِ واریاہ زیادٕ خیال تھاوُن تِکیازِ اَمہِ سۭتۍ چھِ واریاہ زیادٕ نیٖڈٕس فُلفِل گژھان سانہِ سۭتۍ شُکریہ